اسلامُ علیکُم ورحمتُہ اللہ آز ونٕہو تۄہہِ بہٕ دَہس تہٕ دہن لچھن درمیان پانٛژھ حرف یَتھ منٛز گۄڈنیُک حَرُف چھِ پانٛژھ تٕرٛہ دوٚیِم حرُف چھِ پانٛژتٲجی ساس ترٛیِم حرف چھُ اکھ لَچھ پانٛژھ ساس ژوٗرِم حرُف چھِ ترٛےٚ لچھ پانٛژتٲجی ساس پوٗنٛژِم حرُف چھُ سَتھ لچھ کُنتٕرٛہ ساس